دوٚمہِ لَٹہِ مےٚ کوٚر بیٛاکھ چیٖز کوٚر مےٚ آڈَر مگر مےٚ کوٚر میٖشو پٮ۪ٹھَے کیٛازِکہِ ییٚلہِ مےٚ گۄڈنِکۍ زٕ چیٖز کٔرۍ مےٚ میٖشو پٮ۪ٹھ آڈَر تِم ٲسۍ واریاہ اَصٕل تہٕ تِمَن درٛاو ٹایم تہٕ درٛاو واریاہ نہ ژھیٚنۍ بیٚیہِ وٲتۍ جلدی ٹایمَس پٮ۪ٹھ وٲتۍ مےٚ تِم گَرٕ ڈیٚلِوَر گٔے جلدی پَتہٕ کوٚر مےٚ دوٚیِم چیٖز تہٕ مےٚ دوٚپ ییٚلہِ مےٚ گۄڈنیُک درٛاو اَصٕل دوٚیِم تہِ نیرِ اَصٕل مےٚ کوٚر دوٚیِم چیٖز کوٚر مےٚ ییٚمہِ پٮ۪ٹھ آڈَر میٖشو پٮ۪ٹھٕ سُہ کَرے مےٚ بیگ کوٚر مےٚ بیٛاکھ بیگ کوٚر مےٚ آڈَر تہٕ تَتھ اَکھ یُتھُے مےٚ سُہ آڈَر کوٚر تہٕ تِمو ووٚن چلو ژےٚ وٲتی لگ بگ دِنۍ یِمو پانٛژھ سَتھ دۄہ دِمو تِم گیپ تہٕ سَتہِ دۄہہِ واتہِ ہا مےٚ سُہ گژھِ ہا سُہ ڈیٚلِوَر سَتہِ دۄہہِ ییٚلہِ مےٚ وٕچھ تہٕ تَتہِ تِمو ووٚن ہُتھ پٮ۪ٹھ اوس ہٲیِتھ ڈیٚلِوَر تہٕ یَپٲرۍ آو نہٕ مےٚ سُہ کِہیٖنۍ نہٕ گٔے مےٚ گۄڈنِچ پرٛابلِم تَتھ منٛز تہٕ پَتہٕ کوٚر مےٚ تِمَن کَنٹیکٹ ہُہ یہِ تہٕ پَتہٕ بیٚیہِ زٕ دۄہ تہٕ ترٛیٚیِمہِ دۄہ ووت پَتہٕ سُہ مےٚ سَتہِ دۄہہِ بعد ووت پَتہٕ سُہ بیٚیہِ ترٛیٚیِمہِ دۄہ تہٕ بہٕ گٔیَس واریاہ واریاہ مطلب کہِ ناراض یِمَن کہِ یِم چھِ گۄڈٕ چھِ یِم اَکھ پَتہٕ نہٕ واتٲنی نہٕ پَتہٕ ییٚلہِ مےٚ سُہ روٚٹ اَکھ یُس مےٚ کَلَر اوس کوٚرمُت سُہ آو نہٕ کِہیٖنۍ نہٕ یُس مےٚ لُک مطلب سُہ آو نہٕ بلکُلٕے سُہ کِہیٖنۍ نہٕ بہٕ گٔیَس واریاہ ڈِس سٮ۪ٹٕسفایڈ یِمَن یِم کیٛازِکہِ یُس مےٚ کوٚرمُت اوس سُہ ووتُے نہٕ بیٚیہِ ووت نہٕ ٹایمَس پٮ۪ٹھ تہٕ کِہیٖنۍ نہٕ بیٚیہِ ووٚن یِمو واریاہ دوٗر ہُتَتھ یہِ ژٕ یوٚتَتھ یہِ ژٕ تہٕ پیوٚ گٔے مےٚ سۄ پریشٲنی تہٕ پَتہٕ کیٛاہ چھِ اَتھ وَنان پَتہٕ کوٚر مےٚ اٮ۪کسچینٛج مےٚ ووٚن یِمَن مےٚ چھُنہٕ یُس مےٚ یہِ کوٚرمُت اوس تہِ چھُنہٕ مےٚ مےٚ چھُنہٕ یہِ کوٚرمُتُے نہٕ مےٚ کوٚر اٮ۪کسچینٛج یِمو ووٚن چلو ٹھیٖک چھُ وٕنہِ وٲتی بیٚیہِ ژورِ دۄہہِ ژےٚ دِتۍ یِمو بیٚیہِ ژور دۄہ ییٚلہِ بہٕ پَتہٕ ژورِ دۄہہِ چھَس وٕچھان تَتہِ چھُ یُس مےٚ کَلَر اوس کوٚرمُت یا کینٛہہ اوس کوٚرمُت سُہ تہِ کوٚرُکھ نہٕ کِہیٖنۍ نہٕ سُہ کَلَر تہٕ اوٚنُکھ نہٕ کِہیٖنۍ نہٕ تَتہِ اوٚنُکھ بدل سُہ اوس بدل ڈِزاینُک تہٕ مےٚ روٗد واریاہ زیادٕ رانٛگ اٮ۪کسپیٖریَنٕس واریاہ بیڈ اٮ۪کسپیٖریَنٕس روٗد مےٚ یِمَن سۭتۍ نَگیٹِو بہٕ چھَس واریاہ ڈِس اٮ۪پایِنٛٹ یِمَن سۭتۍ واریاہ ڈِس اٮ۪پویِنٛٹ کٔرٕس بہٕ یِمو پَتہٕ ووٚن یِمو دوٚپُکھ وۄنۍ کَر ژٕ مےٚ دوٚپ بیٚیہِ اٮ۪کسچینٛج کَرٕ نہٕ وَنہِ بہٕ کِہیٖنۍ أکِم تہِ ووت کہِ سُہ برابر کینٛہہ دوٚیِم تہٕ پَتہٕ ووٚن مےٚ یِمو مےٚ کٔرِو پونٛسہٕ واپَس تہٕ یِمو کوٚر نہٕ رِٹٲرٕن کٔرۍ یِمو پونٛسہٕ کِہیٖنۍ نہٕ میٖشو والیو کوٚر نہٕ کِہیٖنۍ دوٚپُکھ نہ أسۍ ہٮ۪کو نہٕ کٔرِتھ یہِ چھُنہٕ اَسہِ پاسِبل کِہیٖنۍ نہٕ تہٕ اَسہِ چھِنہٕ دِوانٕے کَمپٔنی آڈَر کِہیٖنۍ نہٕ مطلب أسۍ ہٮ۪کو پونٛسہٕ واپَس کٔرِتھ مےٚ دوٚپ چلو ٹھیٖک چھُ مگر مےٚ تِمو ووٚن أسۍ کَرو زیادٕ کھۄتہٕ زیادٕ کوٗشِش أسۍ دِمو بیٚیہِ زٕ دۄہ دِیِو تُہۍ اَسہِ أسۍ اَنو تۄہہِ سُے پرٛوڈَکٹ یُس تۄہہِ بیک کوٚرمُت اوسوُ مےٚ دوٚپ پَتہٕ یِمَن چلو ٹھیٖک چھُ وَنہِ پیٛارٕ بہٕ بیٚیہِ زٕ دۄہ پَتہٕ ییٚلہِ بہٕ دۄیہِ دۄہہِ بعد وٕچھ مےٚ تَتہِ اوس بیٚیہِ سُے بدل تہٕ بہٕ گٔیَس واریاہ شرارت کھوٚت مےٚ پَتہٕ روٚٹ مےٚ سُہ تہٕ مگر یُس مےٚ چیٖز اوس رَٹُن سُہ آوٕے نہٕ بیٚیہِ درٛاو نہٕ تَتھ ٹایم تہٕ کِہیٖنۍ سُہ ژھیوٚن بیٚیہِ لگ بگ رٮ۪تھسٕے لوگ مےٚ سُہ رٮ۪تھ بعد ژھیوٚن سُہ یَپٲرۍ اوس سُہ زیادٕ اٮ۪کسپینسِو تہِ اوس سُہ چیٖز تہٕ مگر مےٚ روٗد واریاہ بیڈ اٮ۪کسپیٖریَنٕس وۄنۍ چھَس بہٕ یَژھان بہٕ کَرٕ نہٕ میٖشو پٮ۪ٹھ کِہیٖنۍ آڈَر چیٖز کیٛازِکہِ یِمو کرنٲوٕس بہٕ یِمو لِتھنٲوٕس بہٕ أکِس آڈ پرٛوڈَکٹَس پٮ۪ٹھ ژورِ لَٹہِ بیٚیہِ نہٕ پَتہٕ سُہ تہِ واتُن کِہیٖنۍ نہٕ بیٚیہِ نہٕ پَتہٕ ییٚتٮ۪ن مےٚ اٮ۪ڈرَس اوس دیُتمُت توٚتَن نہٕ کِہیٖنۍ تیٚمۍ کھۄتہٕ زیادٕ أسۍ ہٮ۪کوے نہٕ تَتٮ۪تھ پَتہٕ پیوٚے مےٚ واریاہ زیادٕ پَکُن تہٕ وۄنۍ چھَس نہٕ یژھان بہٕ کَرٕ میٖشو پٮ۪ٹھ کینٛہہ آڈَر کینٛہہ چیٖز کیٛازِکہِ یِمو کٔرٕس بہٕ واریاہ زیادٕ ناراض